لوکَل ایٚگرِکَلچَر ایٚگرِکَلچَرَس بَڑاو دِنہٕ خٲطرٕ تہٕ فَصلُک پیداوار بَڑاونہٕ خٲطرٕ چھِ واریاہو قٕسمو ہٕنٛدۍ بِزنِس تہٕ سَپوٹ یِوان اَزکَل مارکیٚٹَس منٛز دِنہٕ جیسے کہِ اَگَر أسۍ کَتھ کَرو ییٚتہِ ٲس اَکھ کامَن پرٛابلِم اَکھ کٔشیٖرِ ہِنٛدٮ۪ن باغہٕ والٮ۪ن زِ یِم ٲسۍ نہٕ ژوٗنٛٹھۍ ہٮ۪کان پَنٕنۍ واریاہَس ٹایمَس سٹور کٔرِتھ کِہیٖنۍ تہٕ اَمہِ خٲطرٕ آیہِ کولڈ سٹوریج بِزنِس تھاونہٕ تم کولڈ سٹوریج بِزنِس کیاہ چھِ کران کٲم أزیُک ییٚتیُک باغہٕ وول کٲشُر چھِ ہٮ۪کان پَنُن ژوٗنٛٹھ تھٲیِتھ وَندَس خٲطرٕ تہِ کولڈٕ سٹوریجَس منٛز تاکہِ یہِ نیرِ مارچَس منٛز اپریلَس منٛز یِتھُے یُتھ یہِ أمۍ تھومُت اوس اَمہِ سۭتۍ چھِ ہٮ۪کان یہِ پَنٕنۍ ڈِمانٛڈ ؤرۍ یَس تھٲیِتھ کَنٹِنیوٗ پنٛنٮ۪ن ژوٗنٛٹھٮ۪ن ہٕنٛز ڈٮ۪مانٛڈ تہٕ دِوان چھِ أمِس بَڑاو أمۍ سٕنٛدِس پیداوارَس یِتھے پٲٹھۍ زَن چھِ بیٚیہِ تہِ کینٛہہ اگر أسۍ کَتھ کَرو شیٖپ شیٖپ ہَسبَنڈری ہٕنٛز آز چھِ کینٛہہ بِزنٮ۪س آمژٕ تم چھِ مُختلِف نٔے نٔے بریٖڈ دِوان شیٖپَن ہٕنٛدۍ تہٕ تٕم برٛیٖڈ چھِ اَصٕل ہاے کالٹی آسان یِمَن زَن مارکیٹَس منٛز واریاہ زیادٕ ویلیوٗ چھِ روزان تہٕ تم چھِ دِوان یِوان دِنہٕ أزکٮ۪ن نوجوانَن یِم یژھان چھِ پَنُن بِزنِس اَتھ منٛز سٮ۪ٹ اَپ کَرُن تہٕ ییٚتہِ چھِ اَکھ اَصٕل کَتھ زِ بیٚیہِ زَن چھِ ایگری ٹوٗرِزٕمٕچ اگر أسۍ کَتھ کَرو وِلیج ٹوٗرِزٕمَس تہِ دۄہ کھۄ دۄہ بَڑاو یِوان دِنہٕ آز چھِ واریاہَن جایَن یِم سَمنٛدر کَٮ۪ن بَٹھٮ۪ن پٮ۪ٹھ یا کُنہِ باغَس منٛز یِوان ہَٹ بَناونہٕ یا تِژھ جایہِ بَناونہٕ یِتھ پٲٹھۍ اَسہِ پرٲنۍ مکان ٲسۍ آسان تِتھَے پٲٹھۍ یِوان بَناونہٕ تاکہِ تَمہِ سۭتۍ میلہِ بَڑاو اَکھ روزِ سون اٮ۪نوارَمٮ۪نٛٹ تہِ سیف بیٚیہِ چھِ لوکَل ٹوٗرِزٕم تہِ بوٗسٹہٕ گژھان یِم سٲری چیٖز چھِ یِوان تھاونہٕ تہٕ یہِ سا یہِ بیٚیہِ چھِ اگر أسۍ وٕچھو باقٕے مَویشی جیسے گُپَن گاو داند آز چھِ یِوان الگ الگ قٕسمَن ہٕنٛدۍ بریٖڈ اَننہٕ فارِن پٮ۪ٹھ تہِ یِوان بریٖڈ اَننہٕ تاکہِ اَکھ نٔو جَنریشَن گَژھِ ییٚتہِ آوُر یِمَن چیٖزَن سۭتۍ تہِ اٮ۪گری کَلچَرَس سۭتۍ تہِ تہٕ یِمَن چیٖزَن ہٕنٛز اَسہِ ضٔروٗرَت چھِ ہمیشہٕ ہَمیشہِ خٲطرٕ